ہیٚلو ہیٚلو اسلامُ علیکُم تُہۍ چھِو سِکِن ڈاکٹر اسہِ حظ ٲس پرابلِم اسہِ چھِ سِکِنَس یہِ رَژھ کھَنٛڈ ریش گَژھان نہ اسہِ چھِ ییٚمہِ سات أسۍ تاپَس چھِ نیران اَمہِ ساتہٕ چھُ حظ یہِ وۄزجار کھَسان تہٕ اَمہِ علاوٕ چھُ وۄزجار علاوٕ چھُ حظ لۄکٕٹۍ لۄکٕٹۍ فٕلۍ نیٚران وۄزٕلۍ فٕلۍ تہٕ اَتھ سِلسِلَس منٛز کوٚر مےٚ کال مےٚ دوٚپ اَتھ چھا کیٚنٛہہ دَوا وَوا حظ تہٕ اسہِ کَرِہا رِکَمنٛڈ کُس دَوا چھُ اَتھ اَنُن تہٕ أس کَرہاو حظ یہِ ٹریٖٹ اَتھ حظ گےٕ لگ بگ پانٛژھ دَہ دۄہ تِکیاز ییٚتہِ چھِ آسان اَز زیادے پیٚوان تاپھ اَز بیٚیہِ چھِ پیٚوان دُہَس تہِ کیٚنٛہہ کٲم وٲم تَتھ دوٚران چھِ پیٚوان یہِ ٲرق ییٚلہِ یِوان چھُ تہٕ لۄکٕٹۍ لۄکٕٹۍ فٕلۍ چھِ نیٚران وۄزٕلۍ فٕلۍ تہٕ اَمہِ عَلاو چھُ کَشُن تہِ واریاہ زِیادٕ یِوان اَسہِ دوٚپ وۄنۍ ؤنِو تُہۍ کُس دَوا چھُ اَتھ لَگَان تہٕ آ

کَتھ کَتھ ٹایِمَس چھُ یہِ متھُن اگر أس ترٛیٚیہِ لَٹہِ متھو یہِ چھَ صُبَن شامَن یا دُوٚہلہِ تہِ ہیٚکوٕ یہِ مٔتھِتھ أسۍ اچھا دُہَس ترٛیٚیہِ لَٹہِ چھُ مَتھُن یہٕ اچھا ٹھیٖک بیٚیہِ ما چھُ کیٚنٛہہ اَمہِ علاو یہِ یِہ ہسا یہٕ تیٚلہِ تاپَس واپَس چھُ نہٕ نیٚرُن تیٚلہِ کیٚنٛہہ ییٚمہِ حِساب یہِ ہاسا یہِ فٕلۍ چھِ نیران تَمہِ حِساب چھُ نہٕ تاپَس واپَس تِم نیٚرُن کِہیٖنۍ بیٚیہِ اَکہِ لَٹہِ ؤنۍتو اَمیُک ناو امہِ لوشنُک کیاہ اوس یَتھ ناو اچھا سَن ایٚکٕسپٲٹ لوٚشَن چَلو شُکرِیا شُکرِیا